زندگی منٛز آے واریاہ یِم پرٛابلِمٕز چھےٚ تِم تہِ مےٚ وٕچھنہِ زندگی منٛز واریاہ مُشکلات آے مےٚ یہِ مےٚ یِم مےٚ وٕچھنہِ تہِ پے تہٕ پَتہٕ کِتھ کٔنۍ کٔرۍ مےٚ تِم کَم تہٕ یہِ اوس خۄدا صٲبُن یہِ چھِ خۄداے سُنٛد کَرُن آسان کہِ اِنسانَس اِنسان کِتھ کَنۍ چھِ یِمَن یِم تہِ تٔمِس پرٛابلِمٕز مُشکلات چھِ یِوان زندگی منٛز تِمَن سۭتۍ کِتھ کَنۍ چھِ تِمَن پٮ۪وان لَڑُن گوٚو خۄدایَن ٲس مےٚ یہِ صلٲحیت دِژمٕژ مےٚ لوٚڑ تِمَن پرٛابلِمَن سۭتۍ گۄڈنٮ۪تھٕے یُتھُے بہٕ فاینَل یِیَرَس ٲسٕس پَران زٕ ساس تہٕ پنٛدہَس منٛز ٲسٕس بہٕ پَران پنٛدۂیمہِ فاینَل یِیَر گورمٮ۪نٛٹ ڈِگری کالیج بیٖرواہ تہٕ تمہِ دۄہ بیٖروِ ٲسٕس بہٕ پَران تہٕ تمہِ تَتھ ؤرۍیَس منٛز کیٛاہ گوٚو یۄس میٛٲنۍ مٔمی چھےٚ تٔمِس ٲس سٔرجِری آمٕژ تہٕ یُتھُے تٔمِس سٔرجِری آمٕژ ٲس سۄ سٔرجِری گٔے تٔمِس فیل یعنی تٔمِس ٲس یٔڈ سٔرجِری آمٕژ سوے سٔرجِری گٔے نہٕ مکمل تَمہِ سۭتۍ گٔے نہٕ سُہ مکمل طور پٲٹھۍ ٹھیٖک کِہیٖنۍ یِتھ کٔنۍ میٛانہِ زندگی منٛزٕ واریاہ بُرٕ اثر پیوٚ تِکیٛازِ اَکھ اوس مےٚ پٮ۪وان کالیج گژھُن تہٕ تورٕ اوس مےٚ پٮ۪وان یُن پَتہٕ ٲس مےٚ پٮ۪وان گَرِ سٲرٕے کٲم کَرٕنۍ تہٕ سۄ گوٚو سۄ پرٛابلِم کٔر مےٚ آٹومیٹِکٔلی دوٗر تِکیٛازِ بہٕ ٲسٕس مےٚ بنوو ٹایم ٹیبٕل اَکھ بَنوو مےٚ پرنہٕ خٲطرٕ تہِ ٹایم ٹیبٕل بیٚیہِ بَنوو مےٚ گَرِچہِ کامہِ خٲطرٕ تہِ ٹایم ٹیبٕل پنٛنہِ فیملی ہِںٛدِ خٲطرٕ تہِ پنٛنہِ مےٚ بہٕ ٲسٕس یَژھان پنٛنہِ فیملی تہِ سہوٗلیت واتناوٕنۍ تہٕ یِتھ کَنۍ مےٚ پَنٕنۍ یُس تٲلیٖم چھےٚ سۄ تہِ کٔر مےٚ مکمل تہٕ گَرٕچ کٲم تہِ کٔرٕم گوٚو سُہ ٲس میٛانہِ زندگی منٛز ساروی کھۄتہٕ بٔڈ پرٛابلِم تِکیٛازِ یا یا ییٚلہِ بہٕ ٹٮ۪نتھَس تہِ ٲسٕس پَران میٹرِکَس ٲسٕس بہٕ پَران تَمہِ دۄہ تہِ ٲس مےٚ مٔمی واریاہ زیادٕ بٮ۪مار اَکھ ٲسٕس بہٕ پَران تہِ روزان سکوٗلٕچ کٲم تہِ کَران روزان تہٕ گرِچ کٲم تہِ ٲسٕس روزان کَران مگر تویتہِ ذہنَس پٮ۪ٹھ اوس واریاہ دباو مگر تہٕ بہٕ روٗزٕس نہٕ اوکُن سننہِ کِہیٖنۍ تیٚمہِ ساتہٕ تہِ بَنووُم ٹایم ٹیبٕل مےٚ ہیوٚت اَصٕل پٲٹھۍ پَرُن لیکھُن تہٕ پَنٕنۍ یۄس یہِ دٔہِمہِ ہٕنٛز دٔہِمہِ پاس کوٚرُم تہٕ پَتہٕ بلے مےٚ دٔہِمہِ پاس کٔرِتھ مٔمی تہٕ وارٕ وارٕ گٔے مےٚ سۄ پرٛابلِم یۄس مےٚ زِندگی منٛز ساروے کھۄتہٕ بَجہِ پرٛابلِم چھےٚ تِم گٔے مٔشتٕے تِکیٛازِ مےٚ لوٚڑ تِمَن سۭتۍ اَصٕل پٲٹھۍ پَتہٕ یُتھُے بہٕ زٕ ساس تہٕ اردَہَس منٛز کوٚر مےٚ بی اٮ۪ڈ خٲطرٕ اٮ۪پلاے زٕ ساس اَردَہَس منٛز کوٚر مےٚ بی اٮ۪ڈَس اٮ۪پلاے بی اٮ۪ڈَس کوٚر مےٚ اٮ۪ڈمِشَن گورمٮ۪نٛٹ ڈِگری کالیج بیٖروِ ٲسٕس بہٕ پَران تہٕ مگر بی اٮ۪ڈ خٲطرٕ کوٚر مےٚ سید علی مٮ۪موریَل کالیج بیٖروِ اَکھ یہِ چھِ اَتہِ چھِنہٕ نرسِنٛگ تہِ کرناوان یہِ چھِ بی اٮ۪ڈ کالیج تہِ اَتہِ کٔر مےٚ پاپَن اٮ۪ڈمِشَن مٲلۍ کوٚر مےٚ اَتہِ اٮ۪ڈمِشَن تہٕ یُتھُے تٔمۍ مےٚ اٮ۪ڈمِشَن کوٚر امہِ بروںٛہہ ٲس گژھان أکۍسٕے ؤریَس بی اٮ۪ڈ تہٕ یُتھُے مےٚ اٮ۪ڈمِشَن کوٚر کالہٕ گوٚو اعلان دۄن ؤریَن ہس ترٛٮ۪ن ؤریَن ہَسا چھِ بی اٮ۪ڈ یا دۄن ؤریَن چھِ بی اٮ۪ڈ مگر مےٚ مےٚ کٔہ کٔر کٲم مےٚ دوٚپ بہٕ کیٛاہ کَرَن بہٕ لٔجِس پرنہِ پنٛنہِ اَصٕل پٲٹھۍ یُتھُے مےٚ اٮ۪کزام اوس زٕ ساس تہٕ کُںوُہَس منٛز گوٚو نہٕ میون اٮ۪کزام کِہیٖنۍ تِکیٛازِ تَمہِ دۄہ اوس ہرتال تہٕ پَتہٕ گوٚو میون اٮ۪کزام زٕ ساس تہٕ اَکہٕ وُہَس منٛز فٕسٹ سٮ۪مِسٹَر اَتھ ٲسۍ آسان زٕ زٕ سٮ۪مِسٹَر یِکہٕ وَٹہٕ تِمَن سٮ۪مِسٹرَن آسہٕ دَہ بُکہٕ تہٕ یُتھُے مےٚ اٮ۪کزام تیار اوس یُتھُے مےٚ بی اٮ۪ڈُک ڈیٹ شیٖٹ درٛاو تہٕ بہٕ گٔیَس واریاہ زیادٕ بٮ۪مار مےٚ نِیَن کَتھ وَتھ کَتھ ٲسٕس نہٕ بہٕ ہٮ۪کان اَصٕل پٲٹھۍ کٔرِتھ کِہیٖنۍ مےٚ گوٚو ڈِپرٛٮ۪شَن بہٕ لٔجِس سونٛچنہِ اٮ۪کزام بہٕ کِتھ کَنۍ دِمہِ اٮ۪کزام بہٕ کِتھ کَنۍ دِمہٕ اٮ۪کزام گوٚو مےٚ واریاہ زیادٕ ڈِپرٛٮ۪شَن بہٕ گٔیَس واریاہ بٮ۪مار بہٕ یہِ کینٛژاہ کھٮ۪وان ٲسٕس چٮ۪وان ٲسٕس مےٚ اوس سُہ یِوان واپَس سُہ اوس نہٕ مےٚ اَصٕل پٲٹھۍ شرٛوپان کِہیٖنۍ تہٕ مےٚ کیٛاہ کٔر کٲم بہٕ گٔے یُتھ مےٚ یہِ اٮ۪کزام اوس مےٚ اوس شُراہ ڈسمبَر گۄڈنیُک پیپَر تہٕ سُہ اوس مےٚ ہُمہامہِ تہٕ بہٕ گٔیَس اٮ۪کزام دِنہِ تہٕ مگر یَپٲرِ تھوٚو مےٚ خۄدایَس پٮ۪ٹھ بٔروس بیٚیہِ کٔر مےٚ پانہٕ تہِ واریاہ زیادٕ محنت کَتھ تہِ ٲسٕس نہٕ ہٮ۪کان کٔرِتھ واریاہ پرٛابلِمٕ ٲس آسان تہٕ یِم مےٚ دوٚپ نہ خۄدایَس پٮ۪ٹھ کَرٕ بہٕ بٔروس بیٚیہِ کٔر مےٚ محنت تہِ بہٕ گٔیَس اٮ۪کزام دِنہِ گۄڈنیُک پیپَر اوس مےٚ سایکالجی تہٕ مےٚ دیُت سایکالجی ہُنٛد پیپَر تہٕ یُتھُے بہٕ تورٕ آیَس مےٚ بَلیو سورُے دود وود تہٕ گٔیَس بہٕ ٹھیٖک یعنی کہِ یہِ بہٕ سونٛچان ٲسٕس تہِ ترٛوو مےٚ سورُے دٮ۪ماغہٕ منٛز مےٚ دوٚپ نہ اگر اِنسانَس زندگی منٛز بروںٛہہ کُن چھِ آسان پَکُن أمِس چھِ آسان واریاہ زیادٕ محنت کَرٕنۍ مےٚ کٔر واریاہ زیادٕ محنت تہٕ پٔچِس بروںٛہہ کُن تہٕ یُتھُے بہٕ فاینل یُتھُے مےٚ یہِ بی اٮ۪د کَمپٕلیٖٹ کوٚر تہٕ تَمہِ پَتہٕ گٔیَس بہٕ بیٚیہِ بٮ۪مار تہٕ پَتہٕ کیٛاہ کٔر مےٚ کٲم آو مےٚ واریاہ زیادٕ مُشکلات تہٕ رَژھ رَژھ مےٚ ہٲر نہٕ ہمت کِہیٖنۍ مےٚ لوٚڑ تَتھ بٮ۪مارِ سۭتۍ تہٕ پَتہٕ گٔیَس بہٕ ٹھیٖک تہٕ زٕ ساس تہٕ اَکہٕ وُہَس منٛز گوٚو مےٚ فادَر بٮ۪مار یُس میون مول اوس سُہ اوس ترٛٮ۪ن ؤریَن بٮ۪مار تہٕ مےٚ چھِ پانَس سۭتۍ لۄکٕٹۍ لۄکٕٹۍ بہٕ چھَس زِٹھ ہِش بیٚنہِ تہٕ یِم مےٚ بٲے چھِ تِم چھِ لۄکٕٹۍ مےٚ لۄکٕٹۍ تہٕ مےٚ گوٚو مےٚ کوٚر پرایویٹ سکوٗلَس جوین بہٕ گٔیَس پرٛایویٹ سکوٗلَس پرناونہِ تہٕ یَپٲرۍ روٗزٕس پَنٕںۍ تٲلیٖم تہِ مُکمل کَران کہِ میٛانہِ زندگی منٛز چھِ واریاہ پرٛابلِم آمژٕ مگر مےٚ لوٚڑ تِمَن پرٛابلِمَن سۭتۍ پوٗرٕ پٲٹھۍ مےٚ دیُت نہٕ باسنے کٲنٛسہِ کہِ مےٚ کٔر محنت اِنسانَس پَزِ ہمیشہٕ محنت کَرٕنۍ تِکیٛازِ یِم تہِ زندگی منٛز تٔمِس پرٛابلِم چھےٚ یِوان تِم چھےٚ آٹومیٹِکٔلی دوٗر گژھان تہِ پَزِ اَسہِ خۄدایَس پٮ۪ٹھ بٔروس کَرُن